اَسَلام وعلیکُم وعلیکُم اَلسلام تُہۍ چھُو ٹھیٖک ہاں اَصٕل پٲٹھۍ تُہۍ چھُو ہوٹلٕکۍ اونَر مےٚ اوس ہوٹل تُہُنٛد ضٔروٗرَتھ مطلب مےٚ چھِ پانس کَرُن بِزنِس اَکھ بہٕ چھَس وَنان بہٕ یَژھٕ پانہٕ ہوٹل ترٛاوُن مےٚ بوٗز اوترٕ تۄہہِ چھُو ہوٹل کٕنُن اۭں اں مےٚ بوٗزَن أمی کوٚرُمَے تۄہہِ مےٚ فون مےٚ چھِ کیٛازِ کہِ گَرس منٛز چھِ مےٚ برٛٮ۪دَر وٮ۪دَر تِم چھِ بِہتھٕے مےٚ دوٚپ بہٕ ہٮ۪مہٕ یہِ ہوٹل بہٕ دِمہٕ تِمنٕے خٲطرٕ تِم کَرَن بِزنِس پَنُن سِٹاٹ اۭں اۭں تُہۍ ؤنِو مےٚ مطلب اَتہِ کیٛاہ کیٛاہ چھِ مطلب حِساب کٲم کیٛاہ چھِ اَتہِ چَلان مطلب رٮ۪نٛٹ کیٛاہ گَژھِ اَتھ اۭں اۭں أمی ووٚن نا اَسہِ کیٛازِ کہِ اَسہِ دوٚپ اَسہِ چھِ مین مارکیٹ أسۍ یِمو أتی یَن مےٚ چھِ بٲے زٕ گَرِ بِہتھٕے مےٚ دوٚپ تام دِمہٕ بہٕ تِمنٕے یہِ بِزنِس سِٹاٹ کٔرِتھ آز ما چھِ نوکری پوکری کُنی آز چھِ بیٚیہِ کٕہۭنۍ کار ہوٹلس چھِ آز زیادٕ پَہم سیٖزَن آسان اۭں أمی دوٚپ مےٚ مےٚ دوٚپ تُہۍ اَتہِ کیٛاہ کیٛاہ چھُ مطلب بیٚیہِ کیُتھ چھُ اَتہِ چَلان کیٛاہ چھِ اۭں مے دوٚپ أمی مےٚ دوٚپ بہٕ کَرو تۄہہِ فون مطلب تُہۍ ؤنِو مےٚ کیٛاہ چھِ مطلب مےٚ تہِ چھِ تَمی حساب پَکُن تُہۍ ؤنِو وۄنۍ مےٚ دیُت أکۍ نمبر دوٚپُن ژٕ کَر أمۍکِس اونرَس سۭتۍ کَتھ اَمی کوٚرمو تۄہہِ مےٚ فون اَچھا ٹھیٖک بہٕ اَنَکھ تیٚلہِ پنٕنۍ یِم برٛٮ۪دَر زٕ پگاہ سوزو بہٕ اور تِم کَرن پَانہٕ تہِ کَتھ بیٚیہِ یِم بہٕ پانہٕ تہِ أسۍ کَرو برٛۄنہہ کَنٮ۪ن کَتھ اۭں اۭں اۭں اَچھا تُہۍ ؤنِو مےٚ مِٹھٲے کیٛاہ گَژھِ اَتھ آچھا ٹھیٖک آچھا مےٚ ؤنۍتو تُہۍ بِلڈِنٛگا کۭژاہ بٔڑ چھِ آچھا ٹھیٖک مطلب سٕٹورٕے کِچَن وِچن کیٛاہ چھُ اَتہِ اَچھا تُہۍ کیٛاہ چھُو اَتہِ پانہٕ بَناوان اۭں اونَر بہٕ چھَسو وَنان مطلب یِم تۄہہِ مٕلٲزِم چھِ مےٚ کَتہِ ووٚن تُہۍ چھُو بَناوان اۭں اۭں بیٚیہِ اۭں اَسہِ تہِ چھِنہ پَگاہ سونٛچُن مطلب مارکیٹ چھِ اَسہِ تہِ بَناوُن اَسہِ چھِ اَمی توہہِ نِش جان کٲری چھِ اَسہِ رَٹٕنٮ۪ن کیٛازِ کہِ اَسہِ تہِ چھِ تُہۍ ؤنِو تۄہہِ کیٛازِ چھُ یہِ ہوٹل کٕنُن تۄہہِ آسیو کیٚنٛہہ مجبوٗری اۭں مے بوٗز توہہِ چھُو اوسمُت واریاہ اَصٕل فٲیدٕ میلان اَتہِ بیٚیہِ چھُو تۄہہِ ٲسۍمٕتۍ کسٹٕمَر تہِ واریاہ یِوان مےٚ بوٗز تُہۍ چھُو مطلب آسان انٛگیجمٮ۪نٛٹ چھِ آسان کٲنٛسہِ تِم چھِ یِوان یِہوٚے ہوٹل کَران بُک اۭں تی بوٗز نہ مےٚ اۭں اۭں مےٚ دوٚپ بٔرڈے ؤرڈے چھُ آسان کٲنٛسہِ مےٚ بوٗز تَتہِ چھِ اۭں یہِ چھِ واریاہ اَصٕل مےٚ بوٗز اَمی مےٚ دوٚپ تۄہہِ سۭتۍ یی کَتھ کَرنہٕ تہٕ وَنہِ یِمو أسۍ اِنشاء اللہ پَگاہ أسۍ کَرو أتی کَتھ وعلیکُم السلام